گۄڈٕنِچی کَتھ اَگر بہٕ کٲنٛسہِ فرٛیٚنٛڈِ کٲنٛسہِ کورِ یا بھٲیِس وَنہٕ ژٕ پَر بہٕ دَپَس سِمپٕلی ٹُویٚلتھس تانۍ پَر تَمہِ خٲطرٕ گژھ کُنہِ بدل خٲطرٕ محنت کر جوٛاب خٲطرٕ کر ایٚپلاے یا بدل کُنہِ ٲں کُنہِ ایٚنٹرٛانسَس وینٹرٛانسَس دِ ایٚگزام بیٚیہِ تہِ گٔرلٕز ایٚجوکیشَن خٲطرٕ اسہِ چھَنہٕ کانٛہہ ڈِفکَلٹی یِوان سٲنۍ گھرِکۍ چھِ دِوان لٔڑکَس تہِ ساتھ کورِ تہِ ساتھ اور سٲنِس معاشرَس منٛز چھَنہٕ یِژھ تہِ کانٛہہ ڈِفکَلٹی یِوان کورِ مٲہنیِس کیٚنٛہہ پَرنَس بلکہِ ییٚتہِ چھِ زیادٕ کوڑیٚنٕے کران سَپورٹ دَپان چھِکھ تُہۍ بٔنِو اِنڈِپیٚنڈیٚنٛٹ تاکہِ تُہۍ چَلٲیو پَنٕنۍ خرچات پانٔے